کووِڈ ناینٹیٖنَس منٛز ٲسۍ سٲری خلق ماسکَن ہُنٛد استعمال کران صاف صفٲیی ٲسۍ تھاوان سینِٹایزَر سۭتۍ سۍ اَتھٕ چھَلان أسۍ تہِ ٲسۍ کالیج تَمہِ دۄہ زٕ دۄہ دِوان اَسہِ ٲس أسۍ ٲسۍ کالیج بَسہِ منٛز کالیج گژھان مگر کالیج بَسہِ ہُنٛد ڈرٛیوَر اوس نہٕ ماسٕک لاگان کِہیٖنۍ بَسہِ ہِنٛز سیٖٹہٕ آسہٕ واریاہ زیادٕ گنٛدٕ گنٛدٕ تہٕ گلیز اَسہِ کٔر تٔمِس کمپٕلینٹ اَسہِ اَسہِ ووٚن گۄڈٕ تٔمِس ماسٕک لاگ مگر تٔمۍ مون نہٕ سون کِہیٖنۍ پَتہٕ کٔر تٔمِس اَسہِ کمپٕلین کہِ یہِ چھُنہٕ ماسٕک لاگٲنی نہ چھِ یہِ سیٖٹہٕ صاف آسان یَتھ اَسہِ چھِ واریاہ زیادٕ پرٛابلِم گژھان اَتھ بَسہِ منٛز کھَسنہٕ سۭتۍ یہِ اوس نہٕ کٕہۭنۍ تہِ رٮ۪سپانٕس دِوان پَتہٕ پے اَسہِ پَتہٕ پے اَسہِ اَتھ کَمپٕلینٹ کَرٕنۍ